اَلسلامُ علیکُم آ تُہۍ چھُو سلمان سلون پٮ۪ٹھٕ جی اٮ۪ے اَصٕل منٛز چھُ مےٚ مےٚ چھِ ایکچُؤلی اینگج میٚنٹ تہٕ تَتھ خٲطرٕ چھِ مےٚ بہٕ ٲسٕس دَپان تھوڑا کیٚنٛہہ پیکیج منٛز ما آسہِ سِپیشَل پیکیجِز کیٚنٛہہ پیکیجِز وغیرہ اور بیٚیہِ ٲسۍ مہندی مہندی آرٹِسٹہٕ پٔلَس میک اَپ آرٹِسٹہٕ ضروٗرت مےٚ چھِ یہِ ٹُوَنٹی ژوٚوُہمہِ ژوٚوُہ ڈیٹ پٮ۪ٹھ چھِ مےٚ ایٚنگج میٚنٹ تہٕ اَکھ دۄہ برٛۄنٛہہ گٔژھ مہندی آرٹِسٹہٕ آسٕنۍ تہٕ ژوٚوُہم گژھِ پَتہٕ میک اَپ آرٹِسٹہٕ آسُن

آ بہٕ ٲسٕس سونٛچان ہاڈرا فیشَل فیشَل ہاڈرا فیشَل تَتھ کٔژ سِٹِنٛگ چھِ ضروٗرت آسان آ مےٚ چھِ سۅ ڈیٖٹین ڈیٖٹینٕے گژھِ ٹھیٖک فِلحال اَتھ منٛز چھُنا کیٚنٛہہ سستہٕ مطلب تھوڑا کَم ریٹ پہم مےٚ چھِنہٕ زیادٕ سِٹِنٛگ ہٕنٛز ضروٗرت کیٚنٛہہ اگر اَکُے سِٹِنٛگ تہِ آسہِ

اَچھا ٹھیٖک اَتھ منٛز چھا اَکی دۄہ گژھا یہ کِنہٕ اَتھ منٛز چھِ زٕ ترٛےٚ سِٹِنٛگٕس کَرٕنۍ اَچھا ٹھیٖک تہٕ مہنٛدی آرٹِسٹہٕ نہَ نہَ نہَ ہاف ہاف یِم ہاف نَرِ بیٚیہِ کھۅرٕنٕے یوت زَنٛگَن وَنٛگَن چھُنہٕ مےٚ لَگاوُن کیٚنٛہہ جَسٹ فُٹ جس ٹھیٖک چھُ یہِ چھُ ٹھیٖک سُموٗدِنٛگ ہٕنٛدۍ کیٛاہ آفَر چھا اَز سُموٗدِنٛگ وغٲرٕ یا چھِ گُلوبَل کَلَر وغٲرٕ اَتھ چھا کیٚنٛہہ آفَر اَز چلان تھوڑا تھوڑا گلوبَل ٲسٕس بہٕ دَپان بہٕ کَرٕناو گو ہاے لایِٹ ترٛاوو تھوڑا بہت ٹھیٖک لانٛگ لانٛگ لیٚنٛگتھ اَتھ چھا کیٚنٛہہ یِوان یِتھٕ کٔنۍ آفَر لایِک سُمودِنٛگ گژھِ پُلَس یہِ گلوبَل کیٚنٛہہ آفر اَچھا سُپا فرٛی ٹھیٖک ٹھیٖک اوٚوَر آل کیٛاہ چھِ گژھان اَتھ سُموٗدِنٛگ ٲسۍ سَو دَپان سُموٗدنٛگ اَوٚوَر آل کوٗتاہ گژھِ یہِ پَتہٕ اگر ٹھیٖک ٹھیٖک ٹھیٖک آ ٹھیٖک یہِ کوٗتاہ چھُ پَتہٕ اَوٚوَر آل گژھان مطلب سُموٗدِنٛگ پُلَس یُس اَسہِ ہاے لایِٹ چھُ گژھان یہِ کوٗتاہ چھِ پَتہٕ اَوٚوَر آل کۭتِس گژھِ پَتہٕ اَسہِ یہِ لانٛگ لیٚنٛگتھ میٚک اَپ آرٹِسٹہٕ کیٛاہ مطلب یہِ ما چھِ مےٚ چھِنہٕ فُل برٛایڈَل مےٚ چھِ بِلکُل نیٛوٗڈ میک اَپ ضروٗرت مےٚ چھِنا بیٚسکٕلی ایٚنگیج میٚنٹ مےٚ شادی تو چھَنہٕ کیٚنٛہہ ایٚنگیج میٚنٹ خٲطرٕ اوس مےٚ ضروٗرت آ سُہ کۭتِس مےٚ چھُنہٕ ہیٚوی میک اَپ ضروٗرت مےٚ چھِ بِلکُل لایِٹ میک اَپ ضروٗرت تہٕ ٹھیٖک ٹھیٖک

نہَ نہَ تٔمۍ سٕے چھِ یُن اور اوٚبویٚسلی سُہ یی اورٕ تَتھ کوٗتاہ چھِ تَتھ کیٛاہ پیکیج چھِ گژھان چلو ٹھیٖک چھِ ٹھیٖک چھِ ٹھیٖک چھُ ٹھیٖک چھُ چلو ٹھیٖک چھُ تیٚلہِ کٔرِو یہِ تُہۍ ڈَن تہٕ بہٕ کَرٕ آن لایِن پےٚمیٚنٹ ژوٚوُہمہِ چلو ٹھیٖک چھُ دُپہار کہِ ٹایِمہٕ دُپہارکہِ ٹایمہٕ کالہٕ ہاں چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ چلو بِہِو اَلسلامُ ٹھیٖک چھُ ٹھیٖک چھُ چلو ٹھیٖک چلو بِہِو اَسلامُ